آ وعلیکُم اسلام اَہَن حَظ ٹھیٖک شُکُر حَظ خدایس کُن تُہۍ کٕم حَظ اَہَن حَظ پٲٹھۍ حَظ کٕم حَظ چھِو اَہَن حَظ آ تُہۍ کٔم حَظ چھِو اَچھا اَچھا آ ؤنِو اَہَن حَظ آ أسۍ چھِ این جی او پٮ۪ٹھ اَچھا اَدٕ حَظ یم آ ؤنِو ؤنِو تُہۍ اَچھا اَچھا گوٚو تُہۍ چھُو مطلب جاب ژھانٛڈان اَہَن حَظ آ کیمپِنٛگ کرٮ۪و آ تہِ حَظ چھُ پوٚز اَدٕ یہِ کیٚنٛہہ چھُ نہٕ ٲش کٔرِتھ یہِ کہِ بہٕ وُچھٕ ویکنسی آسہِ یلہٕ تہٕ ٲش کٔرِتھ تُہۍ ییو تہٕ أسۍ کَرو مےٚ سۭتۍ کٔرِو تُہۍ مطلب کنٹیکٹہٕ ؤنِو ناوا واوا اَصٕل پٲٹھۍ تہٕ روزان کیٛاہ کتہِ چھُو تُہۍ تہٕ کیٚنٛہہ چھُ نہٕ ٲش کٔرِتھ أسۍ کرو ٲش کٔرِتھ کیمپِنٛگ ویمپِنٛگ کَرو أسۍ أسۍ چھِ اَمہِ خٲطرٕ تیار کیٛازِ نہٕ وُچھ یہِ أزیُک یہِ آ اَہَن حَظ آ اَہَن یِنہِ والٮ۪ن اَہَن حظ آ ینہٕ والٮ۪ن اَہَن حَظ آ یِنہٕ واجٮ۪ن پُے گژھِ اَمہِ نش بےخبر روزٕنۍ آ آدٕ اَدٕ ٲش کٔرِتھ کیٚنٛہہ چھُ نہٕ مےٚ تُہۍ ییٖزیٚو یوٗرۍ تہٕ تہٕ أسۍ وُچھُو تہٕ پتہٕ کَرو أسۍ ییٚتی کَتھ تہٕ پتہٕ ٲش کٔرِتھ کیٚنٛہہ چھُ نہٕ یہِ کَرو یہِ کٲم اَدٕ کیٚنٛہہ چھُ نہٕ ٲش کٔرِتھ اَدٕ حَظ بِہِو حَظ